مےٚ اوس اوترٕ کوٚرمُت پیٖزا اوس مےٚ آرڈَر کوٚرمُت گَرٕ مےٚ ووٚن و گژھو نہٕ أسۍ تور شاپَس پٮ۪ٹھ دُکانَس پٮ۪ٹھ کھیٚنہِ کیٚنٛہہ تہٕ وٕ کھٮ۪مو أسۍ گَرے پَتہٕ ییٚلہِ سُہ مےٚ گَرٕ ووت سُہ پیٖزا تَتھ اوس نہٕ کانٛہہ مَزٲے نہٕ نَہ اوس تَتھ تَتھ اوس تیٖل اوس تَتھ اومُے ترٲیِتھ بیٚیہِ یِم تَتھ چِپٕس ٲسۍ ترٲیِتھ تم ٲسۍ تَتھ نیٖلی ترٲیِتھ مَرژرٛانٛگَن ٲسِس نہٕ اَصلٕے نہٕ پٲٹھۍ ترٲیِتھ تِم ٲسۍ تَتھ اورٕ یور یا سُہ سُہ جام اوس سُہ سُہ ماچھ ہوٗ ترٲیِتھ سُہ تہِ اوس تَتھ اورٕ یور پَتہٕ کَرے مےٚ رٮ۪سٹورَنٹ والٮ۪ن فوٗل دوٚپَکھ یہِ کیٛاہ دٔلیٖل چھِ یہِ کیٛازِ ووت اَسہِ یہِ خَراب پیٖزا کیٛازِ ووت اَسہِ گَرٕ تِمو ووٚن پَتہٕ دوٚپُکھ اَسہِ اوس نہٕ تیٖل بَرابَر کِہیٖنۍ نہٕ تہٕ تمہِ پَتہٕ تیٚمے باوجوٗدَن ووت تیُتھُ اَسہِ وَنۍ یہِ اِتھٕے پٲٹھۍ نہٕ اَسہِ دوٚپ یہِ چھُ تھایَن ٹھیٖک مَگر سُہ اوس نہٕ ٹھیٖک کِہیٖنۍ نہٕ سُہ اوس واریاہ خراب نہ اوس تَتھ لَذت نہ اوس تَتھ مَزٕ سُہ اوس زَن نیوٗلٕے باسان